وعلیکم السلام اَلحمدُ للہ تُہۍ چھُو ٹھیٖک پأٹھۍ اَصٕل پأٹھۍ اہن حظ اہن حظ اَہن حظ ٹھیٖک حظ ؤنِو حظ تُہۍ اَہن حظ اَہن حظ یہِ حظ چھِ اوٚپُن ٹورنامٮ۪نٛٹ اَتھ منٛز ہیٚکوُن تُہۍ کانٛہہ تہِ مگر ٹیٖم کٔرِو تِمَن تُہۍ یُس تُہۍ رِکاگنایز آسوُ کُس ٹیٖم چھُ تُہۍ مگر اَتھ منٛز ہیٚکہِ کانٛہہ تہِ گِنٛدِتھ ٹھیٖک حظ چھِ حظ فاینَلَس یُس زینہِ فاینَلَس چھِ فوٹی تھَوزنٹ حظ یُس اگر رَنر اَپ روزِ تٔمِس چھ ٹُوَنٹی تھَوزنٹ حظ اَتھ منٛز کرٮ۪ن کُل پاٹسِپیٹ لگ بگ آسن اَتھ منٛز ٹیٖم سأری اَہن حظ اَہن حظ مےٚ ؤنۍتو مےٚ کیُتھ چھِ یہِ تھوڑا بہت تُہۍ یہِ ٹرافی یُس رَژھ کھٔنٛڈ آسہِ سُہ آسہِ ہر کُنہِ میچس منٛز میچ آسہِ یِوان سُہ آسہِ ہر کُنہِ میچَس منٛز یِوان دِنہٕ بیٚیہِ حظ چھِ یہِ یَتھ پٮ۪ٹھ حظ کیٛاہ چھِ وَنان میٹَس پٮ۪ٹھ یی گِنٛدنہٕ حظ آ میٹَس پٮ۪ٹھ اہن حظ آ میٹ ٹٔرٕف چھی نہٕ کینٛہہ سَر کلأڈ اگر نہٕ آسہِ تہٕ سُہ ہٮ۪کو أسۍ ییٚتہِ تہِ دِتھ تَتھ آسہِ تھوڑا بہت چارجِز ہَتھ ڈۄڑ ہَتھ رۄپیہِ تمہِ ساتہٕ باقٕے اگر تۄہہِ پنُن تہِ چھُ تیٚلہِ گٔے پَنٕنۍ پںٛنی بہتر بیٚیہِ چھُ سورُے اٮ۪مپیر وٮ۪مپیر یِم رول چھِ تِم چھُو تۄہہِ پیی کِرکٹ تُہۍ ٲسِو زانان کِرکَٹُک سورُے کیٚنٛہہ آ باقٕے چھِ تِم تہِ چھِ واریاہ اَصٕل پأٹھۍ گٔمٕتۍ حظ سٮ۪کسَسفُل تِم تہِ چھِ اَصٕل پٲٹھۍ تَتھ تہِ چھُ اَسہِ اَصٕل پٲٹھۍ اَمہِ برٛونٛٹھ چھِ اَسہِ پانٛژاہ ساس أکِس ٹورنَمٮ۪نٛٹَس فاینلَس تھٔیمٕتۍ بیٚیِس چھِ شیٹھ ساس ٲسۍمٕتۍ یَتھ چھِ ژَتجی ساس کیٛازِ یَتھ چھِ اَسہِ کَمٕے ٹایم بدل نفر نہٕ حظ نہ تُہۍ آ ٹھیٖک یہِ چھُنہٕ مسلہٕ کِہیٖنۍ حظ سُہ اوس بدل نفرن کھوٗجمٕژ تِمَن دۄہَن ٹرٛافی تَتھ ٲس پرٛابلِم گٔمٕژ تِمَن مگر سٲنۍ ٹرٛافی دۄیہِ لَٹہِ کھوٗجمٕژ اَسہِ سُہ حظ چھِ اَصٕل پٲٹھۍ حظ گٔمٕژ سٮ۪کسَسفُل حظ آ نہٕ حظ نہ ییٚتہِ رٮ۪ڈ ول حظ

چلو صحیح آچھا تُہۍ کٔرۍزیو مےٚ فون اَہن حظ ٹھیٖک حظ چھُ چلو حظ بہٕ تھاوَو تیٚلہِ چلو حظ ٹھیٖک حظ چھِ چلو السلام علیکم